اسلامُ علیکُم یہِ چھ حظ ایم جی ٹور اینٛڈ ٹرولز مےٚ کریٚیہِ پٔتۍمہِ لٹہِ تہنٛز گٲڑۍ اکھ حظ بُک بہٕ اوسُس تمہِ دۄہ دہلی حظ تتھ یُس ڈرایور اوس تٔمِس اوس ناو ایجاز احمد سُہ اوس ڈرایور واریاہ زیادٕ اصٕل حظ شریف اوس سُہ واریاہ زیادٕ بییٚہِ چلٲو تٔمۍ گٲڑۍ واریاہ رٔتۍ پٲٹھۍ چلٲو تٔمۍ گٲڑۍ آز کوٚروُ تۄہہِ مےٚ امہِ مۄکھ حظ فون مےٚ اوس گرکٮ۪ن سۭتۍ ترُن جوٚم حظ ٲسۍ چھِ وندس جٔمی بیہوان مےٚ کوٚروُ تۄہہ امہِ مۄکھ فون مےٚ دوٚپ سۄ گٲڑۍ چھِ حظ آز ایٚویلیبٕل کِن نہ تِکیاز سُہ ڈرایور اوس واریاہ زیادٕ اصٕل بییٚہِ ٲس تٔمِس ایس یو وی گٲڑۍ تتھ منٛز ٲس واریاہ صفٲیی وفٲیی ٲسۍ تتھ گاڑِ منٛز بییٚہِ ؤنتو مےٚ حظ تُہۍ آز کل کیاہ ریٹھاہ ویٹھاہ چھِ چلان أسۍ حظ ٲسۍ زٕ ژور نفر ٲسۍ أسۍ بییٚہِ اوس اسہِ لَکُٹ شُر اکھ اسہِ اوس جوٚم ترُن حظ بییٚہِ چھِ اسہِ سامان وامان واریاہ یہِ ؤنو تُہۍ حظ یہِ ہیٚکوا أسۍ گاڑِ واڑِ پٮ۪ٹھ اصٕل پٲٹھۍ تھٲیتھ کِن نہ بییٚہِ چھِ حظ اسہِ کۄلگامہِ پٮ۪ٹھ ؤنو تہۍ اسہِ اسہِ کۭژاہ کراے لگہِ جوٚم تام أکِس أکِس نفرس أسۍ چھِ ژور نفر حظ بییٚہِ چھ اسہِ لَکُٹ شُر اکھ مگر گٲڑۍ گٔژھ آسٕنۍ یۄس مےٚ پٔتۍ مہِ لٹہِ حظ بُک کریٚیہِ تِکیازِ سُہ اوس درایور واریاہ زیادٕ اصٕل نفر بییٚہِ اوس سُہ واریاہ رٔتۍ پٲٹھۍ چلٲو تٔمۍ گٲڑۍ تٔمِس سۭتۍ لوٚگ اسۍ مزٕ گٲڑۍ گاڑِ منٛز سفر کرنس